تِم زٲژٕ یِم گاڑٕ رَٹان چھِ تِمن چھِ گاڑٕ ہٲنٛز وَنان اَسہِ چھُ اَکھ نزدیٖک گام تَتہِ چھ گاڑٕ ہٲنٛز روزان أسۍ چھِ اصٕلۍ پٲٹھۍ گاڑٕ ہٲنٛزَن سۭتۍ روزان اَکھ أکِس سۭتۍ چھِ أسۍ واریاہ اصٕل پٲٹھۍ روزان تِم تہِ تہٕ أسۍ تہِ مے چھُ نہٕ باسان ییٚتہِ چھُ کانٛہہ گاڑٕ رَٹنُک کانٛہہ تہوار یِوان مناونہٕ مےٚ چھُ نہٕ باسان ییٚتہِ چھُ کانٛہہ یوٛرٕ